ہیٚلو ہیٚلو اَسلامُ علیکُم وعلیکُم اسلام تُہۍ چھِو حظ ڈِپارٹمٮ۪نٹَل سِٹور پٮ۪ٹھٕ اَہن حظ اَصٕل پٲٹھۍ شُکُر خۄدایَس کُن مےٚ حظ اوس مےٚ حظ اوس تھوڑا کیٚنٛہہ آیٹَمٕز آرڈَر کَرٕنۍ تُہٕنٛدِ سِٹور پٮ۪ٹھ مطلب آ یِم گَرَس منٛز ڈیٚلی یوٗزُک سامان چھُ آسان صابٕنۍ چھےٚ شٮ۪مپوٗ چھُ باقٕے باقٕے چیٖز

نہَ اَسہِ چھُ مٲنۍتَو تُہۍ اَسہِ چھُ رٮ۪تَس خٲطرٕ تھاوُن سورُے سِٹاک أنِتھ گَرَس منٛز چھِ مصالہٕ چھِ لاگان آ آ اَسہِ چھُ پوٗرٕ رٮ۪تُک ضروٗرَت تَمی موٗجوٗب چھَس بہٕ وَنان بہٕ کَرٕ ہا نہٕ ڈِپارٹمٮ۪نٹل سِٹور تُہُنٛد وِزِٹ کِہیٖنٛۍ نہٕ تُہۍ ہیٚکوٕ مےٚ ہوم ڈِیٚلِؤری ایٚویلیبُل تھٲوِتھ مٲنۍتَو اَسہِ چھُ یُن کَرن نَگر چھُ تۄہہِ سوزُن یہِ اَہن حظ آ

مطلب أسۍ چھِ أسۍ أسۍ چھِ یِم یِم شٮ۪مپوٗ یُس أسۍ یوٗز چھِ کَران زَنہِ چھِ أسۍ ہِمالیا کَران یوٗز یا اَتھ منٛز چھِ اَسہِ باقٕے گَرٕکٮ۪ن مصالہٕ چھِ اَسہِ ضروٗرت تیٖل چھُ اَسہِ کھٮ۪ن تیٖل چھُ ضروٗرت رَننُک تیٖل چھُ ضروٗرت آ تہِ چھُ گٮ۪و چھُ اَسہِ ضروٗرت مَرژٕوانٛگَن وَرژٕوانٛگَن سورُے یُس اَسہِ لَگہِ تِم چیٖز چھَس بہٕ وَنان تُہۍ ہیٚکوٕ تِم ڈیِلِوَر کٔرِتھ بیٚیہِ کالٹی کِژھ آسہِ ڈِلؤری چارجِز کوٗتاہ رٔٹِو تُہۍ پَتہٕ بیٚیہِ کٔ کٔژَن دۄہن منٛز واتہِ یہِ اَسہِ آ مٲنۍتو اَسہِ چھُ اگر أسۍ اَز کَرو آرڈَر توتہِ گژھِ اَسہِ پگاہ تامَتھ یہِ واتُن پَگاہ دُپہر تامَتھ مگر مگر بہٕ چھَس وَنان اَسہِ گژھِ یہِ پگہٕے یہِ واتُن اگر پگاہ ژیر تامَتھ تہِ واتہِ سُہ چھُنہٕ مَسلہٕ کِہیٖنٛۍ نہٕ مگر پگاہ دۄہس منٛز کٔرِو تُہۍ اَسہِ یِم سٲری آیٹم بہٕ سوزٕ بَناوٕ تیلہِ لِسٹہٕ کیٛاہ کیٛاہ چھُ اَسہِ ضروٗرت مگرپگاہ تامَتھ واتنٲوِو تُہۍ اَسہِ بیٚیہِ ؤنِو چارجِز کٕتیٛاہ لگن آسَن سارنٕے ایٹمن آ اَسہِ چھُ سورُے اَہن حظ آ اَسہِ چھُ سورُے ضروٗرت اَسہِ چھُ سورُے ضروٗرت اَسہِ چھُ لیٚدٕر نوٗن مَرژٕوانٛگَن بٲدیان تیٖل دارا تیٖل چھُ گٮ۪و چھُ بیٚیہِ چھِ بِسکِٹٕس آ آ بیٚیہِ چھِ بِسکِٹٕس بیٚیہِ تھوڑا سِنٮ۪کٕس بیٚیہِ شُرٮ۪ن خٲطرٕ یِم چِپسِس وِٕپٕس تھوڑا یِم تہِ چھِ ضروٗرت

اَچھا اَچھا او کے اسلام علیکُم چلو ٹھیٖک حظ